یۄس پیٛنٹِنٛگ پینٛٹِنٛگ چھِ اکھ خوبصوٗرت ٹوٗل سُہ ٹوٗل ییٚمہِ سۭتۍ أسۍ کیٚنٛہہ تہِ ہٮ۪کَو کرٛیٹ کٔرِتھ ییٚمہِ سۭتۍ أسۍ کیٚنٛہہ تہِ ہٮ۪کَو رِپرٛزینٛٹ کٔرِتھ مطلب پَنٕنۍ اَمہِ سۭتۍ پینٛٹِنٛگ سۭتۍ چھِ اکھ چیٖز گژھان اَمہِ سۭتۍ چھِ سٲنۍ کاگنیٹِو ایبُلٹی بَڈان کِتھٕ پٲٹھۍ چھِ بَڈان بہٕ وَنہٕ تۄہہِ برٛونٛہہ کُن اَمہِ سۭتۍ چھِ سٲنۍ نیٛوٗرانٕز فَنگشَن کَران آرام سان سون نیٛوٗران کاوُنٛٹ یُس چھُ یِم برٛینسَس نیٛوٗرانٕز چھِ تِم چھِ بَڈان ییٚلہِ أسۍ مطلب ڈِفرنٛٹ مطلب ایکٹیٛوٗیٖزن منٛز پَنُن پان اِنوالوٗ کَران چھِ مِثال کے طور پَر یِتھُے أسۍ مطلب کیٚنٛہہ مطلب یِم ڈرٛا کَرو یِم نیچرَل مطلب آ فیٖچر مِثال کہِ طور پَر أسۍ بَناوو کیٚنٛہہ پَہاڑ یِتھُے پہاڑ أسۍ چھِ اوٚبزٲرٕو کَران ذیٚہنَس منٛز یِتھٕ پٲٹھۍ چھُ سون ذیٚہَن کَنیکٹ گژھان نیچرَس سۭتۍ تہٕ اَسہِ چھِ اکھ فیٖلِنٛگ یِوان نیچر کِتھٕ پٲٹھۍ چھُ پَہاڑ کٔرۍمٕتۍ ہولڈٕ تہٕ کِتھٕ پٲٹھۍ چھِ یِم سَپورٹ روٚستُے کھڑا گٲمتۍ تہٕ یِتھٕ پٲٹھۍ چھِ أسۍ سۅ آرام سان سُہ ڈرا کَران تہٕ اَمہِ سۭتۍ چھِ أسۍ پَنُن پان نیچرَس سۭتۍ کَنٮ۪کٹ تہِ کَران تہٕ سٲنۍ کاگنیٹِو ایبلِٹی چھِ بَڈان بیٛاکھ چیٖز اَز چھِ مطلب واریاہ واریاہ ٹیکناولجی آمژٕ ییٚمہِ سۭتۍ اَسہِ سون کٲم اِیزی گژھان چھِ مطلب ڈیجِٹل پینٹِنٛگ چھِ یِوان مطلب سون فون تہِ چھُ ڈیجِٹل پینٹِنٛگ مِثال کے طور پَر یُس سون فون چھُ اَتھ منٛز چھِ تِم کیٚنٛہہ فیٖچر آسان تھٲومٕتۍ مطلب اَسہِ چھُ پٮ۪وان پٮ۪ن یوٗز کَرُن اَگر أسۍ کُنہِ جایہِ گژھو بہٕ کرٕ یہِ یہِ کُل وُچھ مےٚ خوٗبصوٗرت بہٕ کرٕہا یہِ ڈرا سٲنِس فونَس منٛز چھِ تِم مطلب تِم تِم تِتھۍ سِکریٖن ٹَچ چھِ آسان تِمَن پٮ۪ٹھ لیٖکھِتھ ہٮ۪کان ڈرٛا یا پَتہٕ ہٮ۪کان رِموٗ تہِ کٔرِتھ یِم چیٖز گٔے اَتھ منٛز واریاہ اِنفٔلَنس مطلب بیٛاکھ چیٖز چھُ یِوان آیِل پینٹِنٛگ چھِ أسۍ یوٗز کَران سِکیچ پینٹِنٛگ چھِ یوٗز کَران کَلر بار پینٹِنٛگ چھِ یوٗز کَران تَمہِ سۭتۍ تہِ چھُ اَسہِ مطلب واریاہ فٲیِدٕ میلان بیٛاکھ چیٖز یِتھُے أسۍ پینٹِنٛگ بَناوان چھِ سَپوز أسۍ بَناوو کَشمیٖرٕچ پینٹِنٛگ أسۍ تھاوو کَشمیٖر کٮُ۪تھ چھُ یہِ کَپٲرۍ چھُ لوکیٹ اَمیُک نیچرَل بیٛوٗٹی ہاوو أسۍ لینڈ سِکیپٕس ہاوو مواٹینٕز ہاوو لیکٕس ہاوو سِٹریٖمٕز ہاوو ییٚتیُک لُک کَرو ڈِپِکٹہٕ پَتہٕ کَرو سیل بیٚیہِ وُچھو ییٚتیُک ٹیٛوٗرِزٕم کٮُ۪تھ چھُ ہاسٹلَٕز کٮُ۪تھ چھِ تِم ہاوو کَرو أسۍ سٲری فرٛیم اَتھ پینٹِنٛگ منٛز یِتھُے أسۍ یہِ پینٹِنٛگ دِوان چھِ کُنہِ کُنہِ میٛوٗزیمَس منٛز یِم تورٕ وِزِٹِنٛگ وِِزٹٲرٕس آسان چھِ یِم چھِ وُچھان کَشمیٖر چھُ یوٗتاہ خوٗبصوٗرت اَسہِ تہِ پَزِ تور وِزِٹ کَرُن تہٕ اَسہِ تہِ پَزِ تور گژھُن تہٕ اَسہِ تہِ پَزِ تَتھ اَتھ چھِ وَنان پیراڈایِز آن أرٕتھ تہٕ اَتھ کیٛازِ چھِ وَنان پیراڈایِز آن أرٕتھ تاکہِ أسۍ وُچھو پانٕے اَسہِ یِیہِ ہا سَمجھ مطلب واقع چھا یہِ پیراڈایِز آن أرٕتھ تہٕ تِم چھِ یور یِوان تہٕ ییٚتیُک اِکنامی تہِ چھِ بَڈان یہِ ٲسۍ اَصٕل پٲٹھۍ ڈِپِکٹ کَرو کیٚنٛہہ پینٹِنٛگ تَتھ منٛز چھُ اِنسان سُنٛد تمام تِم چیٖز وُچھنان أسۍ مطلب ہاسپِلیلٹی یِم زَن کِتھۍ چھِ اَتِکۍ خوٗبصوٗرتی کِتھی چھِس لینٛڈسِکیپٕس کِتھی چھِ یا باقٕے چیٖز کِتھی چھِ یِم چھِ أسۍ ہٮ۪کان اتھ منٛز وُچھِتھ یِتھٕ پٲٹھۍ چھُ لُکَن ذیٚہنَن منٛز اکھ سُہ اَثر ہیٛوٗ پٮ۪وان کیٛاہ اَثر چھُ پٮ۪وان مطلب أسۍ تہِ گژھو اور اَتھ جایہِ أسۍ تہِ کرہو وِزِٹ تہٕ أسۍ تہِ کَرہو اینجاے بیٛاکھ چیٖز چھُ اَتھ منٛز ییٚلہِ یِم یہِ چھِ أسۍ ڈِپَکٹ کَران چھِ منٛزٕ چھِ یِم سیل تہِ پینٛٹِنٛگ گژھان اَگر أسۍ مطلب یِم پینٹٕنگٕس مطلب ہیٚچھناوو پَنٕنٮ۪ن بَچن ہیٚچھناوو یِم سٲنۍ یَنٛگ جنریشَن چھِ یِم مطلب یِم ڈیولپمٮ۪ٛنٹن سِٹیجَن منٛز آسان چھِ تِمَن ہیٚچھناوو تِم ہٮ۪کَن اَتھ منٛز پَکناوو یِمو وارٕکار فیٛوٗچر بَنٲوِتھ تِم ہٮ۪کَن کیٚنٛہہ اَصٕل پینٹر بَنٲوِتھ یا تِم ہٮ۪کَن پَنُن پان اِنٹرنیشنَل لیوٚلہِ پٮ۪ٹھ رِپرٛزَنٛٹ کٔرِتھ ییٚمہِ سۭتۍ تِمَن کیٛاہ گژھِ ییٚمہِ سۭتۍ تِمَن اکھ اِنٹرنیشنَل رَکاگنیشَن میلہِ بیٚیہِ ہٮ۪کان تِم مطلب اَمہِ سۭتۍ ٹیٛوٗرِزٕم تہِ سَپورٹ کٔرِتھ مطلب پینٹِنٛگ کِتھٕ پٲٹھۍ ہٮ۪کہِ ٹیٛوٗرِزٕمس سَپورٹ کٔرِتھ بہٕ وَنہٕ تۄہہِ برٛونٛہہ کُن یِتھُے أسۍ پینٹِنٛگ منٛز کیٚنٛہہ ڈرا کَران چھِ پَتہٕ چھِ پِکچر کَران پَتہٕ چھِ پِکچر کِلِک کَران یا پَتہٕ سوزان سوشَل میٖڈیاہَس پٮ۪ٹھ بیٚیہِ اَتھ چھِ ییٖژاہ وِوٕز یِوان پَتہٕ چھِ لُکھ وَنان یہِ جاے کَتہِ چھِ أسۍ کرو اور وِزِٹ مطلب أسۍ یِمَو اور أسۍ کرو پَنُن مطلب سَمَر ویکیشَن اَتہِ سُپینٛڈ یا أسۍ یِمَو وِنٹٔرَس اور أسۍ وُچھو بَرف لُکن تہِ چھِ تھوڑا أنٛدرۍ کِنۍ سُہ کیٛوٗرِازٹی سُہ تہِ آسان بَڈان تہٕ أسۍ تہِ یِمہٕ ہو اور پینِٹِنٛگ منٛز چھِ أسۍ ہاوان أسۍ پَنُن ہِسٹٲرِکَل ہِسٹارِک یہِ سٲنۍ مطلب اَتھ منٛز چھِ ہاوان ہِسٹارِک یِم پَہاڑ کَپٲرۍ آیہِ ییٚتہِ یم لینٛڈسِکیپ کِتھٕ پٲٹھۍ گٔے اِمٲرٕج مطلب ییٚتِکۍ لُکَن کلچر کِتھٕ پٲٹھۍ گوٚو اِمٲرٕج یا یِتھٕ کٔنۍ لُکن ہُنٛد ایجُوکیشَن کِژھ چھِ برٛونٛٹھِم کِژھ چھِ زَبان کیٛاہ چھِ تِم یوٗز کَران یا باقٕے چیٖز ریٚٮ۪ہَن سیٚہن کٮُ۪تھ چھُکھ کھٮ۪ن چٮ۪ن کٮُ۪تھ چھُکھ باقٕے یا فیورِٹ کُزیٖن کیٛاہ چھُکھ اَمہِ سۭتۍ چھُ باقین لُکن تہِ پَتاہ چَلان ہاں یہِ جاے یِتھٕ پٲٹھٮ۪ن یا پینٹِنٛگ چھِ اکھ اَہم چیٖز اَسہِ پَزِ سکوٗلَن منٛز تہِ اِنکارپوریٹ پَنٕنٮ۪ن بَچَن وَنُن تہٕ ہیٚچھناوٕنۍ یِم چیٖز